سیٚکَنٛڈ پرٛوڈَکٹ یُس مےٚ کوٚر شاپسی پٮ۪ٹھ مطلب پرٛٮ۪تھ کُنہِ یُس تہِ کانٛہہ چیٖز چھِ آسان تَتھ چھِ آسان مطلب فٲیدٕ تہِ تہٕ نۄقصان تہِ مطلب میٚرِٹٕس تہِ چھِ آسان ڈِمیٚرِٹٕس تہِ چھِ آسان یِتھٕے کَنۍ یُس یہِ شاپسی اَتھ تہِ چھِ آسان مطلب اَصٕل ایکٕسپیٖرینٕس تہِ تہِ خراب ایٚکٕسپیٖرینٕس تہِ یہِ کیٛاہ یہِ مےٚ کوٚر اوترٕ اَمہِ پٮ۪ٹھٕ پاوُچ اَکھ پانَس کوٚر مےٚ پا آرڈَر تَتھ ٲس یہِ تَتھ ٲسٕے نہٕ مطلب رِٹٲرٕن پالسی ٲسٕے نہٕ تَتھ تِمو تھٲومٕژ مےٚ کوٚر وۄنۍ سُہ اوس ٹوٗ ہَنٛڈرَڈ فور اوس سُہ مےٚ ووٚن یہِ آسہِ اَصٕل مطلب سُہ اوس ہُتھ کَن کوٚر مےٚ ہُتھ کَن اوس نہٕ تَتھ سایِز تیوٗتاہ بوٚڈ کِہیٖنۍ تہِ نہٕ سُہ اوس لۄکٹُے تَتھ ٲسۍ بَس زٕے چَنٛد مےٚ ووٚن اَمہِ کِنۍ آسہِ اَصٕل اَتھ چھِ زٕے چند زٕ ہَتھ تہٕ ژورَن یی اَصٕل یہِ مطلب پاوُچ مےٚ کوٚر سُے تَمہِ پٮ۪ٹھ آرڈَر ییٚلہِ سُہ پَتہٕ مےٚ ووت سُہ اوس واریاہ زیادٕ مطلب سُہ اوس نہٕ کِہیٖنۍ تہِ نہٕ کِہیٖنۍ نہٕ تَتھ منٛز چھی نہٕ واتان تَتھ منٛز چھِ مَسا مَسا مطلب واتَن تَتھ منٛز ہَتھ یا زٕ ہَتھ رۄپیہِ باقی زیادٕ پونٛسہٕ چھی نہٕ تَتھ منٛز واتان کانٛہہ کاڈ چھِنہٕ تَتھ منٛز واتان کِہیٖنۍ تہِ نہٕ یا کانٛہہ مطلب کاکُد تھاوو فوٹوٗ تھاوو تَتھ منٛز چھی نہ کِہیٖنۍ واتان مَسا مَسا چھِ تَتھ منٛز واتان یِمَے زٕ ہَتھ رۄپیہِ تِم تہِ اَگر اِکَٹے آسَن ہُتھ کَنہِ نہٕ کیٚنٛہہ واریاہ پونٛسہٕ نہٕ کینٛہہ زَن زٕ ترٛےٚ یِم تھاوَکھ پونٛسہٕ مطلب زٕ ترٛےٚ کَرَن یِم تھاوَکھ نوٹ تھاوان تِم چھی نہٕ تَتھ منٛز واتان تَتھ اوس مَسا مَسا اکھ چَنہٕ اوس تَتھ میٚٹیٖریَل اَصٕل نہ کینٛہہ پَتہٕ کوٚر مےٚ تِمَن تِژھ پھِرِ فون گۄڈٕ کوٚر مےٚ ڈیٚلِؤری بایَس تٔمۍ ووٚن مطلب میو مےٚ چھُنہٕ اَتھ منٛز کٕہۭنۍ تہِ نہٕ یہِ رول مطلب بہٕ ہیٚکہٕ نہٕ کِہیٖنۍ کٔرِتھ مےٚ چھِ آسان صِرف یہِ کوٗریر واتناوُن پَنُن سُہ واتنوومو مےٚ تَتہِ تہٕ پَتہٕ ووٚنُکھ تِمَن دوٚپُکھ تُہۍ کٔرِو ہَپٲرۍ تَپٲرۍ چھِ آسان اکھ آپشَن نیٖڈ ہیٚلٕپ تہٕ تُہۍ کٔرِو تَپٲری تِمَن ؤنِو تہٕ پَتہٕ کٔر مےٚ تِمَن بہٕ کَرٕ رِکویسٹ کال پَتہٕ کٔر مےٚ تِمَن کال تہٕ یہِ تِمو ووٚنُکھ مےٚ پَتہٕ دوٚپُکھ أسۍ ہٮ۪کو نہٕ کیٚنٛہہ کٔرِتھ اَتھ چھِنہٕ رِٹٲرٕن پالسی کینٛہہ مطلب تِمَن اوس گۄڈٕ تہِ پَتہٕ زِ یہِ آسہِ نہٕ اَصٕل کیٚنہہ سُہ اوس واریاہ زیادٕ موٚکُر مطلب مےٚ پھیوٗر واریاہ زیادٕ پَنٛنٮ۪ن پونٛسَن ہُنٛد تہٕ یہِ سُہ اوس سُہ اوس واریاہ موٚکُر مےٚ پھیوٗر پنٛنٮ۪ن پونٛسَن ہُنٛد تَتھ درٛاو نہ اوس تَتھ میٹیٖریل اَصٕل نہ ٲسۍ تَتھ چَند ٲسۍ تَتھ مَسا مَسا زٕ تَتھ منٛز چھِنہٕ مےٚ کِہیٖنۍ واتَن مان ژٕ مےٚ گٔے زٕ ہَتھ تہٕ ژور گٔے مےٚ اَصٕل پٲٹھۍ زایہِ تہٕ تِژھ پھِر کھوٚت مےٚ واریاہ زیادٕ شَرار سُہ اوس سُہ اوس واریاہ موٚکُر ایٚکٕسپیٖریَنٕس گوٚو سُہ مےٚ سۭتۍ تہٕ پَنٛنہِ مےٚ فیوٗر پَنٛنٮ۪ن پونٛسَن ہُنٛد واریاہ زیادٕ بیٚیہِ لوگُکھ تِمَن تَتہِ ڈِلؤری واریاہ زیادٕ ٹایم تَتھ اوس ترٛووُہ سٮ۪پ یہِ ترُوُہ اَگَستہٕ اَکتٕرٛہ تامَتھ ٲسۍ نہٕ تِم کُنے پَتہٕ ووت سُہ اوترٕ زٕ سیٚپٹَمبَر تہٕ مےٚ ووٚن یوٗتاہ ٹایم لوگُس تہٕ یہِ ما آسہِ اَصٕل سُہ اوس تَتہِ واریاہ زیادٕ موٚکُر واریاہ موٚکُر مےٚ پھیوٗر پَن پنٛنٮ۪ن پونٛسَن ہُنٛد واریاہ زیادٕ تہٕ سُہ اوس نہٕ پَوٕچ نہ چھِ تَتھ میٚٹیٖریَل اَصٕل نہ چھِ تَتھ چَند نہ چھِ تَتھ منٛز کانٛہہ پونٛسہٕ واتان تہٕ بیٚیہِ کوٚرُکھ مےٚ تِم اَکھ گوٚو یہِ نَگیٹِو ایٚکٕسپیٖریَنس مطلب سُہ اوسُے نہٕ اَصٕل بیٚیہِ کوٚر مےٚ پَتہٕ تِمَن فون تہٕ تَتٮ۪ن دیُتھکھے نہ مےٚ تِمَن سیوٚد رٮ۪سپَنٛد دوٚپُکھ سیوٚدُے اَتھ چھِ نوٚو رِٹٲرٕن پالسی أسۍ کیٛاہ ہٮ۪کو اَتھ کٔرِتھ ہُہ یہِ تہٕ اَصٕل پٲٹھۍ کٔرٕکھ نہٕ کَتھ وَتھ کِہیٖنۍ تہِ نہٕ تِژ پھِرِ تہٕ پَنٕنۍ پونٛسہٕ کھیٚیَکھ تہٕ مےٚ وۄنۍ بہٕ کَر توتہِ رِٹٲرٕن تِمو مونکھٕے نہٕ تہٕ پَتہٕ گوٚو مےٚ سُہ مطلب سُہ اوس واریاہ موٚکُر پرٛو سُہ گوٚو مےٚ واریاہ زیادٕ یہِ